یَتھ چھُ آز آمُت سُہ سوال چھِ آز آمُت کہِ أسۍ کَمہِ موٗجوٗب چھِ کُنہِ جایہِ چَکرَس گژھان یا کُنہِ جایہِ ٹرٛیولِنٛگ خٲطرٕ گژھان اَسہِ کیٛاہ چھِ تَمہِ سۭتۍ تٔمیُک مقصد آسان أسۍ کیٛازِ چھِ گژھان اَمیُک چھِ اَسہِ واریاہ زیادٕ مقصد أسۍ چھِ اَمہِ خٲطرٕ یہِ چھِ اَسہِ واریاہ زیادٕ ضُروٗری آسان سَبق ہٮ۪چھنہٕ موٗجوٗب زِ اگر کانٛہہ اِنسان گژھان چھُ کُنہِ جایہِ چَکرَس کُنہِ جایہِ گژھان چھِ ہیٚچھنہِ کیٚنہہ چیٖز أسۍ چھِ گژھان چَکرَس زِ اَسہِ کُس واریاہ چیٖز ہیٚچِھنۍ اٮ۪کٕسپُلور گژھٕنۍ یا واریاہ چیٖز چھِ أسۍ اَمہِ سۭتۍ چھِ نٔے نٔے چیٖز اَسہِ خٲطرٕ اَسہِ سٲنِس دٮ۪ماغَس منٛز یِوان اگر أسۍ مےٚ چھُ شوق واریاہَن جایَن گژھُنک یِتھ کٔنۍ أسۍ چھِ گژھان سۄنہٕ مرگ یا پنجاب یا واریاہَن علا مُلکَن منٛز اَمہِ سۭتۍ چھِ اَسہِ نَیَن نَیَن لُکَن نَیَن نَیَن لُکَن ہُنٛد نٔے نٔے ماحول اَسہِ خٲطرٕ اَسہِ منٛز اَندَر گژھان نَیَن نَیَن لُکَن ہُنٛد نٔے نٔے آیِڈیا چھِ اَسہِ دٮ۪ماغَس منٛز یِوان یہِ چھِ اَسہِ آسان أسۍ چھِ اَمہِ سۭتۍ نٮ۪رنہٕ سۭتۍ اَسہِ چھِ واریاہ زیادٕ محسوٗس چیٖز گژھان یِتھ کٔنۍ اَسہِ چھِ گژھان غَمگی دوٗر اَسہِ چھِ گژھان ٹینشَن دوٗر اَسہِ چھِ گژھان سِٹرٛٮ۪س دوٗر اَسہِ چھِ اَمہِ سۭتۍ مِلان مَزٕ اَسہِ چھِ اَمہِ خٲطرٕ آسان چھِ سُہ جزباتَس منٛز اَسہِ چھِ گژھُن کُنہِ جایہِ نیرنَس اَسہِ چھِ اَمہِ چیٖزٕچ گژھان گَرٕ ہوم نِش چھِ گژھان چھِ أسۍ اَمہِ نِش دوٗر بیٚیہِ چھِ یہِ اَسہِ خٲطرٕ بناوان چھِ أسۍ زَنہٕ چھِ یہِ اَسہِ آزاد کران اَگر کُنہِ جایہِ چَکرَس گژھَو اَسہِ روزان زَنہٕ آزاد دٮ۪ماغ اَسہِ چھِ سون دٮ۪ماغ چھِ روزان ییٚلہٕ تَمہِ سۭتۍ بیٚیہِ چھِ أسۍ کَنَکشَن خٲطرٕ باقِیَن لُکَن خٲطرٕ مِلنہٕ خٲطرٕ چھِ أسۍ گژھان یِتھ کٔنۍ أسۍ چھِ گژھان دِلہِ تَتہِ چھِ واریاہَن لُکَن سۭتۍ مِلان واریاہَن بِزنِس مینَن سۭتۍ مِلان تِم چھِ اَسہِ واریاہ زیادٕ تِہُند حِساب چھِ اَسہِ مِلان تِمَن تِم چھِ اَسہِ واریاہ زیادٕ واریاہ زیادٕ تربِیت کران کِتھ کٔنۍ پَزِ اَسہِ پَنُن بِزنِس بڑاوُن کِتھ کٔنۍ پَزِ اَسہِ پونٛسہٕ کماوٕنۍ یِم چھِس واریاہ چیٖز اَسہِ ہٮ۪لٕپ کہ اَسہِ چھِ پَرنَس خٲطرٕ تہِ واریاہ زیادٕ ضُروٗری اَسہِ چھِ یِتھ کٔنۍ وٕچھان أسۍ اَگر گژھَو کٮ۪رلا تَتِکۍ لُکھ چھِ واریاہ زیادٕ قٲبِل تہٕ واریاہ زیادٕ پَروٕنۍ لُکھ اَسہِ چھِ اَمہِ سۭتۍ چَکرَس گژھنہٕ سۭتۍ سۭتۍ واریاہ زیادٕ نٔے نٔے ٹیکنالجی وٕچھان نٔے نٔے ٹیٚکنیٖکٕس وٕچھان نٔے نٔے بازار وٕچھان نٔے نٔے چیٖز چھِ اَسہِ نِش یِوان وٕچھان چھِ أسۍ اَتہِ چھِ بیٚیہِ اَمہِ چیٖز چھِ اَسہِ اَکھ چیٖز فٲیِدٕ اَتہِ چھِ واریاہ زیادٕ آواز ہیٚچھان واریاہ زیادٕ زبان چھِ اَسہِ ہیٚچھان یِتھ کٔنۍ ہِنٛدُستانَس منٛز ہِنٛدی ہیٚچھان یوٗکے یَس منٛز چھِ أسۍ ہیٚچھان اِنگلِش بیٚیہِ چھِ أسۍ کٮ۪نَڈاہَس منٛز وٕچھان چایناہَس منٛز چینیٖز چیٖنی بنگالی چھِ أسۍ وٕچھان یا چھِ أسۍ تِلٕگو یِمہٕ زبانہٕ ہیٚچھان اَمہِ وجہ سۭتۍ یہِ چھِ اَسہِ خٲطرٕ بیٚیہِ اَکھ سبَق مِلان یہِ نَژُن یا چَکرَس گژھُن یا ٹرٛیولِنٛگ گژھُن چھِ اَسہِ اَکھ سَبق مِلان زِ أسۍ کِتھ کٔنۍ چھِ واریاہَن چیٖزَن سۭتۍ اَسہِ اَتھ منٛز سُہ چاہے اَسہِ چُھ مِلان واریاہ زیادٕ سختی تہِ چھِ اَتھ منٛز آسان یِتھ کٔنۍ واریاہ زیادٕ پہاڑَن منٛز چھِ اسہِ واریاہ سختی اَتھ منٛز چھِ اِنسان زخمی تہِ ہٮ۪کہِ گٔژھِتھ اَتھ منٛز مگر یہِ چھِ اَسہِ خٲطرٕ واریاہ زیادٕ ہیٚچھناوان کہِ اَسہِ کِتھ کٔنۍ پَزِ پَنُن پان بناوُن طاقَتوَر اَسہِ کِتھ کٔنۍ پَزِ پَنُن پان تھاوُن تیار ہر کُنہِ چیٖزَس خٲطرٕ اَمہِ موٗجوٗب چھِ اَسہِ یہِ واریاہ زیادٕ ضُروٗری آسان بیٚیہِ چھِ یہِ اَسہِ خٲطرٕ بیٛاکھ چیٖز چھِ اَسہِ ہیٚچھناوان یہِ پَرُن ہیٚچھناوان چھِ اَسہِ چھِ ہیٚچھناوان یہِ کِتھ کٔنۍ یہِ چھِ اَسہِ واریاہ چیٖز ہیٚچھناوان زِ واریاہ خطرناک چھِ اٮ۪کُریٹ چیٖز چھِ اَسہِ ہیٚچھناوان اَسہِ چھِ یہِ واریاہ زیادٕ اٮ۪کٕسپیٖرنَس دِوان واریاہَن چیٖزَن ہُنٛد أسۍ چھِ بیٚیہِ اَمہِ سۭتۍ باقِیَن سۭتۍ پَنُن تعلقات پَنٕنۍ رِلیشَن شِپ بڑاوان اَمہِ نژنہٕ سۭتۍ یہِ چھےٚ سٲنۍ أچھ کھُلاوان یِمہٕ اگر أسۍ کُنہِ جایہِ اَمہِ سۭتۍ چھِ اَسہِ واریاہ چیٖز یِوان اَتھِ أندۍ پٔکۍ یۄس تِم گژھِ ییٚمیُک اَسہِ آسٲنی چھِنہٕ خیال بیٚکہِ یَسہٕ واریاہ جایَن ہُنٛد یِم جایہِ آسہٕ یِمَن ناو تہِ اَسہِ آسہِ نہٕ بوٗز اَسہِ تِمَن ہُنٛد تصَوُر تہِ مِلان یِم یِم جایہِ چھِ کٔشیٖرِ منٛز یِم یِم جایہِ چھِ دُنیاہَس منٛز اَسہِ چھِ اَمہِ سۭتۍ بیٚیہِ آرام مِلان اَسہِ چھِ اَمہِ نِش بیٚیہِ رِلٮ۪کٕس گژھان چھِ أسۍ یہِ نَژنہٕ سۭتۍ دُنیاہَس منٛز چھِ واریاہ ٹینشَن پَرٕنُک ٹینشَن زینٛنُک ٹٮ۪نشَن یا گَرٕ والٮ۪ن ہُنٛد ٹینشَن یا واریاہ چہ أسۍ چھِ اَمہِ ٹینشَن نِش تہٕ دوٗر روزان پَتہٕ اگر کُنہِ جایہِ گژھان چھِ نیران نَژنہِ یا کُنہِ جایہِ بیٚیہِ چھِ اَسہِ واریاہَن کَلچَرَن واریاہَن ہُنٛد روزمرہ زندگی ہے وٕچھان چھِ أسۍ کِتھ کٔنۍ چھِ تِم گُزاران أسۍ چھا ٹھیٖک أسۍ چھِ غلط بیٚیہِ چھِ یہِ اَسہِ پَنٛنٮ۪ن یِمہٕ کَمفٲٹ زونَن نِش چھِ اَسہِ دوٗر کران اَسہِ چھِ واریاہ چیٖز مِلان چھِ اَسہِ ییٚمہِ سٕے أسۍ ہیٚچھان چھِ أسۍ واریاہ چیٖز